اَسلام آ ؤنۍ تو جی شُکُر سا ؤنِو جی ؤنِو جِناب ؤنِو جِناب بِلکُل صیحح یہِ اوس ییٚتہِ پَنٛجٲبۍ تہٕ ؤنۍتَو جِناب اَو بَنن نا کیٛازِ بَنن نہٕ یِم حظ چھِ ژور ہَتھ رۄپیہِ گژھان ہے نسا وۅنۍ کیٛاہ کرو اَز چھُ درٛۅجرٕے ریٹہٕ کۭتِس چھِ بَنان نہَ جَہل چھُ وَنان آ کمپُلیٖٹ شیٚے ہَتھ کیٛاہ کرو دۄہَس سردی منٛز پانَس ہے حال چھُو پَتاہ

اَوٕ پَتہٕ چھُ ہَمساے گٔری منٛز چھُ چَلان پَتہٕ کیٛاہ کرو ہے نہَ ڈاے ہَتھ ڈاے ہَتھ نَے گوٚو نہٕ کِہیٖنٛۍ اَزکَل کِس دورَس منٛز اَز ہَے چھِ ڈایَن ہَتن چَپاتھ یِوان کَتہِ راتَس یِمن کیٛاہ سا ہے نہَ حظ نہَ نہَ تیٛوٗتاہ نہَ حظ گژھِ نہٕ اَہَن حظ آمتُے چھُ ہَر کُنہِ جایہِ چھِ پَنٕنۍ پَنٕنۍ خٔریٖدر تَتھ کیٛاہ شَکھ چھُ کیٛاہ چھِو وَنان تُہۍ سری نَگرَس منٛز چھِ گاڈٕ کوچَس منٛز ییٚلہِ نَظر دِمو یا نایٹہِ لال بازرٕ تٔتی چھِنہٕ ژورن ہتن کَمٕے گژھان کیٚنٛہہ ٹھیٖک تُہۍ کٔرِو چک میٛون ما آسہِ غلط تتِکۍ چھِ یور وَسان مَہراج گَنج پٮ۪ٹھ تِم چھِ نِوان یورٕ گاڈٕ کیٛاہ وَنہٕ وۅنۍ مےٚ چھِ باسان پَنٕنہِ جایہِ چھُو مےٚ باسان پَتہٕ حظ چھُ سَہل مَسلہٕ تہٕ اَگر تۄہہِ ضروٗرت تۄہہِ چھُوا کٲشِرۍ ضروٗرت کِنہٕ پنٛجٲبۍ کٲشِر وۅلہٕ حظ پَتہٕ حظ چھُ سہل مسلہٕ کیٛاہ کرو یہِ حظ چھُ یوٚتن یِمن نیرُن تار ترٛاوٕنۍ مۅخصر حظ سَہلٕے حظ چھُ پتہٕ وۅنۍ کیٛاہ کرو اَدٕ حظ اَدٕ حظ ساڑ ترٛےٚ ہَتھ ساڑ ترٛےٚ ہتھ ہا کِنہٕ تۅہہِ تۅہہِ چھُو باسان یہِ تہِ درٛۅگٕے ظٲہراً ساڑ ترٛےٚ تہِ اَز ہے چھُ پَنٛجٲبۍ گاڈ گژھان ژور ہتھ رۄپیہِ اَہَن حظ آ مےٚ کَتہِ کوٚر مےٚ کوٚرا اِنکار مےٚ کوٚر نہٕ تَتھ اِنکار کیٚنٛہہ وَلہٕ حظ وۅنۍ سہلٕے حظ چھُ ہے نہَ حظ کیٛاہ حظ چھُو کران پتہٕ حظ چھُ سہل وۅنۍ چھِو تُہۍ نٔزدیٖک یِیِو پتہٕ یِیِو وُچھَو کیٛاہ